یوٚتام مےٚ چھِ پَتہ لوکَل سکوٗلَن منٛز اٮ۪ڈمِشَن خٲطرٕ چھِ بٔرٕتھ سٔٹِفِکیٹ ہِنٛز ضوٚرَتھ پٮ۪وان یا آدھار کاڈٕچ ضوٚرَتھ تہٕ بیٚیہِ چھِ پیرَنٛٹ تِمَن تور گَژھان سۭتۍ پانَے کینٛژھَن سکوٗلَن منٛز چھِ ایڈمِشَن فی پٮ۪وان دیُن تہٕ کینٛہہ سکوٗل چھِ فِرٛی تہِ کَران اٮ۪ڈمِشَن